ہِے فیصَل صٲب یِکُن دِیٖتَو نَظرا اَکھ سیکَنٛڈ ییٖتو اَکھ سیکنٛڈ ییٖتو میٚہربٲنی کٔرِتھ اَسلامُ عَلَیکُم تُہۍ چھِو ٹھیٖک فیصَل صٲب اَصٕل پٲٹھۍ چھُو یِتھ دِیٖتو نَظرا تُہۍ وُچھِو نہَ چھِ فین چَلان نہَ چھِ کُنہِ بَلَب چَلان نہَ چھِ کُنہِ اِنڈِکیٹَر چَلان فینٕچ فِٹِنٛگ فِٹِنٛگ کٔرِو تُہۍ تُہۍ دیٖیِو نَظر یَتھ چھِ دِوَتھ ؤژھمٕژ سٲرسٕے ہے پَے چھِ آسان سامان کیٛاہ چھِ تۅہہِ دوٚپُتھ یہِ أنِو تہٕ اَسہِ اوٚن تہِ یہِ اَز مَنٛزٕے مان صاف ٲسۍ چَلان منٛزٕ منٛزٕ نہٕ چَلانٕے یِم چھِ ٹوٹلِی بِہِتھ یِہٕنٛدیٚن بہوو یِم بِہتھٕے سورُے سِسٹَم

وۅنۍ کیٛاہ بَنہِ اَتھ اتھ ہے خراب یہِ گٔیہِ بِلڈِنٛگٕے خراب أکۍ اِنسان کٔر

آ تُہۍ گٔیوے وۅنۍ دِیِو میٚہربٲنی گٔییہِ سۅے یتھ دِیُو نَظرا یہِ گٔیہِ نا خراب بِلڈِنٛگٕے یَتھ دِیُو تُہۍ نَظر یَتھ فینَس دِیُو تُہۍ نظر یِتہِ چھُنہٕ چَلنٕے نا تُہۍ ترٛٲوِو سُچ یَلہٕ پانَے ییٖتۍ یِم ٲسۍ تیٖتی انے اِنڈِکیٹَر یِم چھِ یِم چھِنہٕ زانٛہہ چَلیمتِی یِمَن چھُنہٕ اَکہِ لَٹہِ چھُ یِمَن گاش آمُت وۅنۍ کیٛاہ بَنہِ اَتھ وۅنۍ ہے دِیہوٗس کیٚنٛہہ نظرا وَظرا

ٹھیٖک مین سُچس پیٚٹھ دِیہوٗس تُہۍ نَظر مین سُچَس پیٚٹھ ما چھُ کیٚنٛہہ تُہۍ دِیو مین سُچَس پیٚٹھ دِیُو تُہۍ نظر اَتھ مےٚ ترٛٲۍزیٚو لَسٹہٕ یہُنٛد سورُے اَدٕ کیٛاہ حظ یَتھ حظ گوٚو ٹھیٖک حظ چھُ شُکرِیا میٚہربٲنی گٔییہِ تیٚلہِ ییٖزِیٚو منٛزٕ